ییٚلہِ مےٚ دٔہمہِ ہُند اٮ۪کزام مۄکلو پَتہٕ اوس مےٚ سَبجیکٹ چوٗز کرٕنۍ تہٕ بہٕ کُس سِٹریٖم رَٹہٕ تَمہِ خٲطرٕ رٔٹ مےٚ پَنٕنٮ۪ن ٹیٖچرن پَنٕنٮ۪ن مٲلِس ماجہِ ہُند پَنٕنٮ۪ن بیٚینٮ۪ن ہُند ایڈوایس